اَہَن ہسا مےٚ ہسا چھُ کوٚرمُت اِستعمال سوشَل میڈیا پٕلیٹفارَم یِتھ کَنۍ ہسا چھِ مےٚ اِستعمال کوٚرمُت فیسبُک تہِ ٹِوِٹَر تہِ اِنَسٹاگرٛام تہِ اَگر ہسا أسۍ وٕچھو فیسبُکَس پٮ۪ٹھ ہسا چھِ أسۍ وٕچھان اَتہِ ہسا چھِ آسان لُکھ فوٹو کھالان پَنٕنۍ اَتہِ ہسا چھِ نِوزٕ آسان اَتہِ ہسا چھِ آسان واریاہ اِنفارمیشَن تہِ اَگر أسۍ وٕچھو یُس ٹِوِٹَر چھُ آسان تَتھ منٛز ہسا چھِ آسان لُکَن ہہٕ کیٛاہ چھِ سونٛچ تَتھ رِلیٹٕڈ چھُ تِم لٮ۪کھان ٹِوِٹَرَس پٮ۪ٹھ تہٕ اِنَسٹاگرٛامَس پٮ۪ٹھ اَگر ہسا أسۍ وٕچھو تَتھ منٛز ہسا چھِ کَران کٲم لُکھ چھِ کَران پَنٕنۍ پِکچٲرٕس اَپلوڈ پَتہٕ چھِ وٕچھان یِم کۭتیٛاہ چھِ پَسَنٛد کَران تہٕ کیٛاہ بیٚیہِ ہسا چھِ اِنَسٹاگرٛامَس پٮ۪ٹھ لُکھ ریٖل تہِ بَنوان اَگر ہسا أسۍ وٕچھو یعنی کہِ بہٕ ہسا چھُس پَسَنٛد کَران فیسبُکَس پٮ۪ٹھ وٕچھُن چھُس بہٕ پَسَنٛد کَران اَکھ اِنفارمیشَن آسہِ کانٛہہ لایِو سِٹریٖم آسہِ رِلیٹٕڈ کیٚنٛہہ چھُ گژھان کُنہِ جایہِ یا کانٛہہ نِوِز چھِ آسان برٛیکِنٛگ نِوِز چھِ آسان سُہ ہسا چھُس بہٕ پَسَنٛد کَران فیسبُکَس پٮ۪ٹھٕ وٕچھُن ٹِوِٹَر تہِ ہسا چھُس بہٕ پَسَنٛد کَران تاکہِ تَتھ پٮ۪ٹھ چھِ اَسہِ میلان یِم ہسا اَصٕل اَصٕل اِنسان چھِ یِہُنٛد سونٛچ کیُتھ چھُ یِم ہسا چھِ پَتہٕ اَسہِ سُے سونٛچ پنٛنٮ۪ن تِم ٹٕویٖٹَن منٛز لٮ۪کھان اَسہِ چھِ تَران فِکرِ یِہُنٛد سونٛچ کیٛاہ چھِ تہٕ اِنَسٹاگرٛامَس پٮ۪ٹھ ہسا چھِ مےٚ پَسَنٛد آسان یِم ہیٖرو ہیٖرانہِ اٮ۪کٹَر اٮ۪کٹرٛٮ۪س یِم پَنٕنۍ فوٹو چھِ اَپلوڈ کَران ہُتھ کٔنۍ نہ سا ہیٚکووکھ نہٕ أسۍ یِم وٕچھِتھ لایفہِ منٛز کیٚنٛہہ مگر تھرٛوٗ اِنَسٹاگرٛامَس پٮ۪ٹھ یِم پَنٕنۍ فوسٹہٕ چھِ یِم پوسٹ کَران چھِ ویٖڈیو ریٖلہٕ باقٕے باقٕے چیٖز أسۍ ہسا چھِ یِہوٚے یِہُنٛد چیٖز پَسَنٛد کَران بہٕ ہسا چھُس فیسبُکَس پٮ۪ٹھ کَران پوسٹ موسٹ آف دَ ٹایِم چھُس بہٕ پَنٕنۍ فوٹو اَپلوڈ کَران بہٕ ہسا چھُس فوٹو تُلان پانَس پَتہٕ چھُس بہٕ کَران تَمَے اَپلوڈ فیسبُک پیجَس پٮ۪ٹھ تہٕ ٹٕوِٹَر ہسا چھُس بہٕ کَران اِستعمال بہٕ چھُس آسان صرف رِپلَے کَران لُکَن لُکھ کیٛاہ چھِ وَنان تہٕ بہٕ کیٛاہ چھُس تَتھ رٕلیٹٕڈ تِمَن وَنان یورٕ واپَس اَگر ہسا أسۍ وٕچھو اِنَسٹاگرٛام اِنسٹاگرٛامَس منٛز ہسا چھُس بہٕ کٲم کَران بہٕ ہسا چھُس کَران اِنَسٹاگرٛامَس منٛز کٲم بہٕ ہسا چھُس تَتہِ کَران پَنٕنۍ ریٖلہٕ اَپلوڈ بہٕ ہسا چھُس گژھان کُنۍ جایہِ پِکنِک ٹوٗرِسٹ سٕپاٹَس پٮ۪ٹھ تَتہِ چھُس بہٕ تُلان تَتھ ویٖڈیو کِلِپ تَتھ ٹوٗرِسٹ سٕپاٹَس تٔتھۍ چھُس بہٕ سُہ پَتہٕ تھوڑا کَران شیران ویران تہٕ سُہ چھُس بہٕ پَتہٕ اَپلوڈ کَران سُے چھُس بہٕ اَپلوڈ کَران پنٛنِسہٕ یعنی کہِ اِنَسٹاگرٛامَس پٮ۪ٹھ چھُس بناوان بہٕ تَتہِ ریٖلہٕ اَگر ہسا وٕچھو اٮ۪وریجَس منٛز چھُس بہٕ دۄہَس کَم سے کَم دَہ وُہ مِنَٹ آسہٕ بہٕ اوٚڑ گھنٛٹہٕ کَران سَرَف فیسبُکَس پٮ۪ٹھ تہِ ٹٕوِٹَرَس پٮ۪ٹھ آسہٕ بہٕ زٕ ترٛےٚ مِنَٹ کَران سَرَف تہٕ اِنَسٹاگرٛامَس پٮ۪ٹھ آسہٕ بہٕ کَران پنٛژاہ ٹُہ شیٹھ مِنَٹ یعنی کہِ یعنی کہِ سَرَف اَتھ پٮ۪ٹھ چھُس بہٕ آسان فیسبُکَس پٮ۪ٹھ ہسا چھِ مےٚ یہِ چیٖز پَسَنٛد یعنی کہِ اِنفارمیشَن چھِ اَسہِ میلان تہٕ ٹٕوِٹَرَس پٮ۪ٹھ تہِ چھِ اَسہِ اِنفارمیشَن میلان مگر اَکھ چیٖز یُس ہسا مےٚ پَسَنٛد چھِنہٕ فیسبُکُک کیٚنٛہہ سُہ ہسا گوٚو یہِ اٮ۪ڈ ہسا چھِ زیادٕ یِوان تَتہِ اٮ۪ڈ چھِ یِوان زیادٕ یعنی کہِ فیسبُکَس پٮ۪ٹھ تَتہِ ہسا چھِ گَژھان کٲم سٲری چھِ کَران اَپلوڈ اِنفارمیشَن چھِ آسان مگر أڑۍ چھِ پَتہٕ تیٖژاہ تہٕ اِنفارمیشَن دِوان سُہ چھُنہٕ پوٗرٕ تہِ آسان کۄرٮ۪کٹ کِہیٖنۍ تہٕ ٹٕوِٹَر ہسا چھُ مےٚ پَسَنٛد واریاہ اَصٕل پَسَنٛد ہَر اَصٕل چیٖز چھُ مےٚ اَمیُک چھُنہٕ مےٚ کَران کِہیٖنۍ مگر اگر ہَسا أسۍ وٕچھو یہِ اِنَسٹآگرٛام لُکھ ہَسا چھِ اَتھ کَران یعنی کہِ وۄنۍ یعنی کہِ واریاہ یوٗز چھُ یُس ساروی کھۄتہٕ ڈِسلایک بہٕ چیٖز چھُس سوشَل میٖڈیا کَرُن اِنسان ہَسا چھُ یِمَن چیٖزَن ہُنٛد اٮ۪ڈِکٹ گژھان یعنی کہِ اَگر یہِ دَپان چھُ بہٕ کَرٕہا پانٛژھ مِنَٹ سرف اَتھ یہِ نہ چھُنہٕ سۄ چھِنہٕ پانٛژَے مِنَٹ کَران کِہیٖنۍ یہِ ہَسا چھِ روزان گھنٛٹَن گھنٛٹَن پٮ۪ٹھ چھُ أزیُک اگر أسۍ نوجوان وٕچھون سٕٹوٗڈںٛٹ وٕچھون بیٛاکھ وٕچھون تہٕ یہِ چیٖز ہسا چھُ ساروی کھۄتہٕ بٔڑ ڈِس اٮ۪ڈوَنٹیج سوشَل میٖڈیاہَس پٮ۪ٹھ چھِنہٕ اِنسانَس تران فِکرِ مےٚ کَپٲرۍ چھُ ٹایم مےٚ کَپٲرۍ چھُ ٹایم ضایعہ گژھان کہِ یہِ ہسا چھُ اَمِچ بٔڑ اٮ۪ڈوٮ۪نٛٹیج یِہوٚے اَمہِ سۭتۍ ہَسا چھُ اِنسانَس واریاہ واریاہ أزۍکٮ۪ن جوان ٲسۍتَن کیٛاہ ٲسۍتَن ٹایِم ہسا چھُ ضایع گژھان واریاہ ٹایم چھِ ضایع گژھان کیٛازِکہِ اَکُے سوشَل میٖڈیا چھِنہٕ کِہیٖنۍ وٕنۍکٮ۪س چھِ واریاہ ہنٛڈرنٛڈٕز آف سوشَل میٖڈیا پٕلیٹفارمہٕ چھِ یِمَن لُکھ چھِ یِمَن پٮ۪ٹھ لُکھ پَنُن ٹایم چھِ ضایع کَران تہٕ باقٕے نَہ سا سا چھُ یہِ اِنفارمیٹِو چھِ واریاہ یِم چیٖز آسان مگر أسۍ چھِ اٮ۪کسَس ٹایم اَتھ دِوان اٮ۪کسَس یوٗز چھِ أسۍ یِم کَران اَمہِ سۭتۍ چھُ اَسہِ گژھان پَنُن ٹایم ویسٹ یہِ ہَسا چھِ اَکھ ساروی کھۄتہٕ سُہ چیٖز یُس بہٕ اَمیُک ڈِسلایک چھُس کَران اَتھ ہَسا چھُ واریاہ لایکٕس تہِ چھِ اَتھ یعنی کہِ اِنفارمیشَن چھِ میلان یا پَنٕنۍ ڈیٹا چھِ اَسہِ سٹور تہِ روزان یا أسۍ چھِ ہٮ۪کان وٲلڈٕ بھر کی اِنفارمیشَن گرٛیب کٔرِتھ أسۍ چھُ وٕچھان تِم یِم نہٕ أسۍ ہٮ۪کوکھٕے وٕچھُتھ تِم چھُ أسۍ وٕچھان یِمنٕے سوشَل میٖڈیا پٕلیٹفارمَن پٮ۪ٹھ مگر اَکھ چیٖز چھُ اَسہِ یہِ تہِ مانُن ٹایِم ہسا چھُ اَسہِ کَنزیوٗم یِم کَران واریاہ پٮ۪ٹھ چھُ گژھان ٹایِم کَنزیوٗم تَمہِ کِنۍ وَجہ سۭتۍ چھِ اَسہِ گژھان کٲم سون ٹایِم چھُ لاس گژھان واریاہ اَتھ پٮ۪ٹھ تہٕ بہٕ ہسا چھُس رُکٮ۪سٹ کَران ہَر کٲنٛسہِ یُس تہٕ سوشَل میٖڈیا پٕلیٹفارم آسہِ استعمال کَران اَمیُک ہَسا گژھِ کھَسُن وایِس استعمال وایِس وایِز مطلب استعمال مطلب کیٛاہ گوٚو یعنی کہِ محدوٗد ٹایمَس منٛز گژھِ استعمال یہِ گژھُن تاکہِ اِنسان کَرِ باقیَن چیٖزَن پٮ۪ٹھ تہِ کَنسَنٹرٛیٹ یہِ تٔمِس لایفہِ منٛز چھِ باقٕے چیٖز کَرٕنۍ کیٛازِکہِ سوشَل میٖڈیاہَس پٮ۪ٹھ چھُ وٕنۍکٮ۪س أرٕن تہٕ کَران لُکھ پَنٕنۍ روزی روٹی تہِ چھِ کَماوان سُہ چیٖز چھُ اَصٕل مگر سٲری چھِںہٕ اَتھ پٮ۪ٹھ ڈِپٮ۪نٛڈیبٕل بیٚیہِ پَزِ نہٕ روزُن تہِ اَتھ پٮ۪ٹھ ڈِپٮ۪نٛڈیبٕل کیٛاہ پَے پَگاہ روزیا یہِ کِنہٕ نہٕ روزیا تَمے کِنۍ چھُ پٮ۪وان ہرکٲنٛسہِ پنٛنہِ ٹایمُک خاص خیال تھاوُن تہٕ باقٕے ہٮ۪کو أسۍ یُتُے یوت ؤنِتھ ٹایِم گژھنہٕ اَتھ پٮ۪ٹھٕ زیادٕ اِستعمال کَرُن کِہیٖنۍ تہٕ یہِ ہسا چھُ اَکھ اَصٕل چیٖز تہٕ اَسہِ پَزِ نہٕ اَمیُک غلط اِستعمال کَرُن کِہیٖنۍ